یہِ حظ چھُ پوٚز زِ مےٚ حظ پیوٚو اوترٕ أکِس جایہِ حظ آیو مےٚ سوال اَکھ زِ تورٕ حظ آیو یہِ زِ یعنی کہِ رِوَر دٔریاوَس مُتعلِق وَن سہ ژٕ یہِ کَر سہ ژٕ کٲشِر پٲٹھۍ ترجمہ زِ مگر مےٚ حظ کوٚر سُہ واریاہ اَصٕل پٲٹھۍ حظ پنٛنہِ زبٲنۍ منٛز حظ ترجَم بہٕ حظ گوٚوس واریاہ خۄش تِتہِ چھا زِ اَتھ چھِ مےٚ پنٛنہِ زَبٲنۍ سۭتۍ حظ یورٕ یورٕ مان ژٕ معنے حظ وَنُن یہِ چھِ مےٚ پَنٛنہِ زَبٲنۍ منٛز یعنی کہِ اگر اورٕ یہِ اِنٛگلِش پٲٹھۍ چھِ مےٚ چھِ یورٕ کٲشِر پٲٹھۍ اَتھ حظ ترجُمہٕ دیُن بہٕ حظ اوسُس واریاہ خۄش تِکیٛازِ سُہ تجرُبہٕ حظ روٗد مےٚ واریاہ بہتر واریاہ اَصٕل حظ تِکیازِ مےٚ حظ باسیٛو پَتہٕ پَنُن پان واریاہ خۄش تِکیازِ ییٚلہِ حظ مےٚ تَتھ یورٕ ترجمہٕ کٲشِر پٲٹھۍ کوٚر تِکیٛازِ مےٚ حظ باسیٚو نہ یہِ روٗد مےٚ واریاہ اَصٕل تِکیازِ اِنسانَس حظ پَزِ سونٛچُن زِ پَنٕنۍ زَبان کۭژاہ اَصٕل چھِ اَسہِ یعنی کہِ یہِ حظ چھِ اَسہِ پَنٕنۍ موج زبان تِکیازِ یعنی کہِ کُنہِ تہِ چیٖزَس پنٛنہِ زَبٲنۍ منٛز ترجمہ دیُن اِنسان حظ چھُ پَنُن پان واریاہ اعلیٰ اتیٚتھ سَپدان سُہ تجرُبہٕ حظ روز مےٚ واریاہ بہتر